بہٕ چھُس آسان اِسلام آباد کامہِ تَتہِ چھُ مےٚ بیٚیہِ وُہ نفر بہٕ چھُس تِمن زِیُٹھ ییٚلہِ تَتہِ کیٚنٛہہ دِکت چھِ یِوان بہٕ چھُس دَپان تِمن تۄہہِ کٔرِو پانے یہِ اَتہِ حل کہِ بہٕ چھُس بیٚیس جایہِ مےٚ لَگن زٕ ترٛےٚ دۄہ تۄہہِ کٔرِو یہِ پانے حل